اَسلام علیکُم وعلیکُم اَسلام ٹھیٖک پٲٹھۍ چھِو حظ آ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ

تۄہہِ کَتھ ڈیٹَس پٮ۪ٹھ چھُو روٗم ضروٗرت کمہِ وارِ ٹھیٖک سِنگٔل بیڈا ڈَبٔل بیڈ ٹھیٖک اَے سی تہِ چھُ پرٛتھ کیٚنٛہہ چھُ باتھ روٗم ایٹیچ پرٛتھ کانٛہہ فیسَلٹی چھِ روٗمَس منٛزٕے ایٚویٚلیبٔل تۅہہِ پٮ۪نو ژور ساس رۄپیہِ دۅن دۄہَن چھوٗٹ میلو کیٛاہ میلیوٕ تۅہہِ گۅڈٕ چھِ تَتہِ تَتہِ چھِ پرٛتھ کانٛہہ فیسلٹی ایٚویٚلیبٔل اَگر تُہۍ وُچھِو پانہٕ تہِ ہیٚکِو تُہۍ روٗم چیک کٔرِتھ تُہۍ وُچھِو سُہ چھُ برابر گژھان تَتیُک توٚتُے اَتھ چھَنہٕ کٔہیٖن تہِ گُنجٲیِش مطلب چھوٗٹ دِنَس پٮ۪ٹھ چلو تُہٕنٛدِ موٗجوٗب کَرہوس أسۍ اکھ زٕ ہَتھ رۄپیہِ بیٚیہِ کیٛاہ گژھس اَمہِ کھۄتہٕ آ یِتُے ہیٚکٮ۪س گٔژھِتھ اَمہِ اوٚکُن ہیٚکٮ۪س نہٕ کِہیٖنٛۍ تہِ گٔژھِتھ فیٖس چھُ دۅن دۄہَن خٲطرٕ چھُ ایٚویلیبٔل چلو اَسلام علیکُم